کٲشِر زبان چھِ واریاہ أہم واریاہ أہم تہٕ اصٕل رول ادا کران کَلچَرَل ایٚکٕسچینٛجَس منٛز تہٕ بیٚیہِ کوٚمنِکیشنَس منٛز اگر أسۍ مطلب ٲں مطلب کُنہِ تہِ ٲں دُنیاہکِس پارٹَس منٛز أسۍ چھِ أسۍ وُچھو کٲشِر زبان کِتھ پٲٹھۍ چھِ اسہِ مدد دِوان اَکھ کَلچَرَل ایٚکٕسچینٛج گژھنَس منٛز تہٕ بیٚیہِ مطلب کوٚمنِکیشنہِ منٛز اَمہِ ستۍ کِتھ پٲٹھۍ چھِ اسہِ آسٲنی گژھان گۄڈٕنیٚتھ وَنہٕ بہٕ تۄہہِ اَکھ کَتھ ٲں ہر کانٛہہ زبان چھِ پَننہِ پَننہِ جایہِ آسان خوٗبصوٗرَت ہر کانٛہہ یۄس زبان چھِ سۄ چھِ اَکھ پَنٕنۍ چھاپ ترٛاوان یَتھ جایہِ أسۍ گژھو سۄ چھِ اَکھ پَنٕنۍ سۄ چھاپ ہِش ترٛاوان ییٚمہِ سۭتۍ سُہ اَکھ اِمپرٛنٛٹ ہیٛو ترٛاوان چھِ ییٚمہِ سۭتۍ لوٗکَن سۄ واریاہ خۄش یِوان چھِ تہٕ بیٚیہِ چھِ لوٗکھ پَسنٛد کران أسۍ زانہٕ ہاو زیادٕ زیادٕ اَمہِ زبانہِ ہیٛونٛد اَمیٛک اَمیٛک ٲں آرِجَن کَتہِ چھُ یہِ کِتھ پٲٹھۍ چھِ ڈیٚولَپ گٔمٕژ تہٕ لوٗکھ کِتھ پٲٹھۍ چھِ بولان تہٕ اَمیٛک گرٛایمَر ویمَر کیٛاہ چھُ أسۍ ہیٚچھہاو سُہ ٲں کَشمیٖری زبان چھِ یہِ چھِ اَکھ واریاہ أہم رول ادا کران ثقافت ثقافَتَس منٛز بولُن کِتھ پٲٹھۍ چھُ کران یہِ یۄس کٲشِر چھِ کٲشِر زبان یہِ چھِ اَکھ خوٗبصوٗرت زبان خوٗبصوٗرَت زبان کِتھ پٲٹھۍ چھِ یہِ تِکیٛازِ اَتھ چھُ پَنُن الگ گرٛایمَر اَتھ چھِ اِنٛڈو آرِیَن گرٛایمَر یہِ چھِ أتھۍ سۭتۍ مطلب لِنٛک کٔرِتھ یُتھٕے أسۍ کٲشُر بولان چھِ یُتھٕے أسۍ مطلب پَننہِ رِیاستہٕ نیٚبَر نیرو پَننہِ قصبہٕ نیٚبَر نیرو پَننہِ گامہٕ نیٚبَر نیرَو یا پَننہِ شہر نیٚبَر نیٚرو یُتھٕے أسۍ بیٚیِس کُنہِ مطلب رِیاستَس منٛز گژھو ییٚتہِ نہٕ کٲشِر زبان آسہِ یِوان بولنہٕ کِہیٖنۍ ییٚتہِ نہٕ کٲشِر زبان ٲں مدَر ٹنٛگ آسہِ کِہیٖنۍ یُتھ أسۍ تور گژھو أسۍ چھِ دوٗرٕ نٔنۍ ترٛان یِم چھِ کٲشِر تِکیٛازِ سانہِ یُس سون ایٚکسیٚنٛٹ چھُ آسان چاہے أسۍ انٛگلش کَرو چاہے اُردو کرو چاہے کیٚنٛہہ تہِ کَرو اَتہِ چھِ الگ الگ ایٚکسیٚنٛٹ آسان ہر کُنہِ اسہِ چھِ أسۍ چھِ الگ پٲٹھی یہِ وَنان مطلب یہِ اَمہِ سۭتۍ تہِ چھِ سون ثقافَت نَنان بیٛاکھ چیٖز کوٚمنِکیشَن منٛز کِتھ پٲٹھۍ چھِ یہِ اسہِ ہیٚلٕپ کران باقٕیَن سِٹیٹَن منٛز تِکیٛازِ ہر کُنہِ سِٹیٹ منٛز چھِ آسان مطلب مَلٹی کَلچَرَل مَلٹی ریٚلِجَس پیٖپٕل روزان مطلب سانہِ کٔشیٖرِ ہنٛدۍ واریاہ نوجوان اصٕل نوجوان یِم چھِ تِم چھِ ٲں انڈیا ہکِس ہر کُنہِ کوٗنَس منٛز لبنہٕ یِوان تہِ گٔژھِو تُہۍ گٔژھِو بَڑیٚن بَڑیٚن شہرَن سریٖنگَر سِٹی کٔریٛو تُہۍ وِزِٹ تُہۍ گٔژھِو ٲں دِلہِ دہلی گژھِو تُہۍ تُہۍ گٔژھِو یور ہر کُنہِ جایہِ چھِ تِم یِوان تھاونہٕ تہٕ اَمہِ پتہٕ چھِ بیٚیہِ کیٛاہ کران اَمہِ پتہٕ چھِ أسۍ اَتھ وُچھان کِتھۍ پٲٹھۍ چھِ کران یہِ کَلچَرَل ایٚکٕسچینٛج آرام سان مطلب تُہۍ گٔژھِو کُنہِ تہِ جایہِ مطلب ٲں دہلی گژھِو تَتہِ میلہِ تۄہہِ واریاہ کٲشِر اَمہِ سۭتۍ چھِ تہنٛد ننان تہٕ یِم کِتھ پٲٹھۍ چھِ پَننیٚن روٗٹَن سۭتۍ کۄنیٚکٹِڈ أمہِ سۭتۍ تہِ چھُ اَکھ کَلچَرَل ایٚکٕسچینٛج گژھان تہٕ اَمہِ سۭتۍ تہِ چھِ بیٚیہِ یُس یہِ اَکھ کوٚمنِکیشَن ہیٚلٕپ گژھان یُتھٕے مطلب بہٕ زن دِم پَنٕنۍ ایٚگزامپٕل یُتھٕے بہٕ گژھہٕ ٲں یور ٲں دہلی کَرٕ وِزِٹ یا کُنہِ بیٚیِس سِٹی میٚٹروپوالِٹین سِٹی کَرٕ وِزِٹ مطلب تَتہِ کیٛاہ کَرٕ بہٕ مطلب یہِ مےٚ چھِ تھوڑا اسہِ چھِ اسہِ کٲشِریٚن چھُ أسۍ چھِ فوکَس کران مَدر ٹنٛگ پٮ۪ٹھ کٲشِر زبان ییٚتہِ چھِ أسۍ عام پٲٹھۍ کٲشُر بولان کُنہِ ساتہٕ چھِ اسہِ مطلب یہِ گژھان تہٕ کیٛاہ چھِ اَتھ وَنان یہِ گژھان بٔرڈٕن ہیٛو باسان أسۍ چھِنہٕ ہیٚکان زیادٕ کالَس پٮ۪ٹھ کٲشِر پٲٹھۍ کَتھ پٔرِتھ کِہیٖنۍ تِکیٛازِ أسۍ چھِ اَمہِ موجوٗب تِکیٛازِ اسہِ چھُنہٕ سُہ کَلچَر ییٚتہِ کِہیٖنۍ تَتہِ چھِ أسۍ واریاہ واریاہ لوٗکھ یِم کٲشِر تِمَن سۭتۍ کَتھ کران أسۍ چھِ تِمَن یِم چیٖز ضُروٗرت تِم چھِ اسہِ ہیٚلٕپ کران ییٚتہِ چھِ کانٛہہ مطلب بہٕ دِم ایٚگزامپٕل اَکھ ٹروٗ ایٚگزامپٕل میٛون کَزٕن اوس گومُت یور ٲں گومُت دِلہِ میٛون کَزٕن اوس گومُت میٛون کَزٕن اوس دِلہِ گومُت تہٕ تٔمۍ کوٚر پتہٕ یہِ یُتھٕے سُہ تور گوٚو تَتہِ وُچھ تٔمۍ اَکھ کٲشُر لڑکہٕ تٔمۍ تٔمۍ اوس تٔمِس ہیٚلٕپ کوٚرمُت سُہ بنیٛاو تٔمِس ٹرٛانسلیٹر تَتہِ کَتھ منٛز بنیٛاوُس ٹرٛانسلیٹر سُہ گوٚو دِلہِ سُہ بنیٛاو تٔمِس ٹرٛانسلیٹر تہٕ تَمہِ پتہٕ اوس تٔمِس تِم ایٚکٕسپٕلور کَرٕنٲیمٕتۍ چیٖز کُنہِ تہِ جایہِ نِمُت ہوٹَل نِمُت ریٚسٹورَنٛٹ نِمُت پتہٕ ٲسۍ تٔمۍ واریاہ لَٹہِ یِم چیٖز تَتہِ ایٚکٕسپٕلور کوٚرمُت تٔمۍ دوٚپ مطلب واریاہ اصٕل ہاسپِٹَلٹی چھِ نَہ کہِ اِنٛڈِیا ہکِس ہر کُنہِ کوٗنَس منٛز چھِ یہِ ہاسپِٹَلٹی لبنہٕ یِوان تہٕ بیٚیہِ کِتھ پٲٹھۍ چھِ أسی پَنُن کَلچَر رِپرٛزیٚنٛٹ کران سون پَلو پوشاک سٲنۍ ایٚٹایِر سون رَنٛگ روٗپ یِہِ تہِ چھِ اَکھ اَکھ چیٖز ییٚمہِ سۭتۍ أسۍ دوٗرِ چھِ نَنان یِم چھِ کٲشِر تہٕ أسۍ چھِ پَنُن کَلچَرَل لیٚنٛگویج ٲں مطلب کَلچَرَل ایٚکٕسچینٛج کران دُنیا ہکِس ہر کُنہِ کوٗنَس منٛز